ییٚلہِ ہسا بہٕ یہِ وارِیاہ زیوٗٹھ بایکِنٛگ ٹٕرٛپ پٮ۪ٹھ نیران چھُس اَکھ ہٮ۪لدی روزنہٕ خٲطرٕ ہَسا چھُس بہٕ کَران پرٛٮ۪فَر بَے ہے ہینٛڈ میڈ اَتھٕ اَتھٕ سۭتی آسہِ مےٚ بنومُت کیٚنٛہہ غذا سُے ہَسا بہٕ کھٮ۪مہٕ بہٕ تازٕ تازٕ غذا کھٮ۪مہٕ بہٕ بیٚیہِ چَم وارِیاہ ترٛیش تِکیٛازِ ٲرَکھ وٲرَکھ پیٖننہٕ سۭتۍ چھِ گژھان کمزوٗری یِوان یا بیٚیہِ کَرٕ بہٕ کیٚنٛہہ اٮ۪کزَرسایزٕ لایک یوگا ییٚمہِ سۭتۍ بہٕ ٹھیٖک روزٕ آ یہِ چھِ پَیی ییٚلہِ بایکہِ پٮ۪ٹھ چھِ گژھان أسۍ ٹٕرٛپہِ لانٛگ ٹٕرٛپہِ یا آل اِنڈیا ٹٕرٛپہِ یا لداخ ٹیوٗر گژھو یہِ چھُ آمتٕے بیک پین چھِ گژھان تھوڑا یہِ کَم کَرنُک موٗجوٗب پَزِ اَسہِ برٛیک نیُن منٛزَس منٛزَس اَسہِ پَزن کھیٚنۍ اَصٕل غذا یِم پرٛوٹٮ۪ن پرٛوٹیٖنٕز دِیَن بیٚیہِ یِم